مےٚ حظ ٲسۍ ہیٚچھنٲے مٕتۍ واریاہ بَچہِ ژھانٛٹھ وایِن اَکہِ لَٹہِ حظ گوٚو مےٚ پانہٕ کٲم بہٕ ٲسٕس سرٛان کَران مےٚ وٲے ژھانٛٹھ آبہٕ لٔہَر آیہِ تیٖژاہ تٔمۍ ڈُبٲوٕس بہٕ پانَے مگر شُکر خۄدایَس کُن مےٚ ٲسۍ ژھانٹھ مےٚ وٲے بیٚیہِ ژھانٛٹھ بہٕ لٔجِس بٔٹھِس کُنَتھ تہٕ بہٕ بَچیٚیَس